یوٚتانۍ زَن میٛانٮ۪ن طاقتَن تہِ میٛانٮ۪ن کوتَن ہُنٛد سوال چھُ بہٕ چھُس زَنان زِ میٲنۍ طاقت چھِ یِتھۍ منٛز زِ بہٕ چھُس پنٛنِس پانَس پٮ۪ٹھ بروسہٕ کان کہِ زِ بہٕ ہیٚکہٕ کانٛہہ یُس زَن مےٚ کٲم یہِ دہِ نہٕ بہٕ ہیکہٕ یہِ کٲم کٔرِتھ تہِ بیٚیہِ بٛیاکھ چیٖز زِ بہٕ چھُس پوٚز وَنان یہِ چھِ میٛٲنۍ اَکھ طاقت تہِ امہِ علاوٕ چھُس چھُس بہٕ روزان بَڑٕ کونفِڈنٛٹ یَتھ زَن أسۍ وَنو ییٚلہِ تہِ بہٕ کانٛہہ کٲم چھُس کران تہِ یہِ چھِ میٲنۍ طاقت یوٚتانۍ زَن میٛانٮ۪ن کمزوٗری۪ن تہِ میٛانٮ۪ن کوتاہین ہنٛد سوال چھُ بہٕ چھُس زانان زِ پرٛٮ۪تھ کانٛہہ پرٛٮ۪تھ کٲنٛسہِ اِنسانَس منٛز چھِ خٲمی آسان پرٛٮ۪تھ لِحاظ تہٕ یوتانۍ زَن میٛانٮ۪ن خٲمیٮ۪ن ہُنٛد تعلُق چھُ بہٕ چھُس زانان زِ میٲنۍ خٲمی چھِ أتھۍ منٛز زِ بہٕ چھُس لُکَن پٮ۪ٹھ واریاہ جلد بَروس کَرانر تہٕ یُس زَن مےٚ باسان چھُ کہِ یہِ چھُنہٕ صحیح چیٖز تِکیازِ واریاہ پھِرِ چھِ أسۍ یہِ وٕچھان زِ لُکھ چھِ أزۍ کِس زمانَس منٛز دونٛکھہٕ دِوان تہِ یہِ چھِ میٲنۍ خٲمیی زِ بہٕ چھُس تِمَن پٮ۪ٹھ دٔستِی بروسہٕ کَران